یِتھ پٲٹھۍ مےٚ گۄڈنؠتھٕے ووٚن کہِ بہٕ چھَس یِمَن کُلۍ وۄپداونٕچۍ واریاہ زیادٕ شوقیٖن مےٚ چھِ یِم پوشہِ کُلۍ واریاہ زیادٕ پَسنٛد تہٕ یِہُنٛد خیال چھَس بہٕ واریاہ اَصٕل پٲٹھۍ تھاوان مےٚ چھُنہٕ برداش گژھان کہِ بہٕ رُوَکھ یِم کُلۍ تہٕ پَتہٕ ژھٕنکھ یِتھے پٲٹھۍ ترٛٲوتھ مےٚ چھُ اَکھ کٔلیٖگ اَکھ چھُ مےٚ اَکھ ساتھی اَکھ چھِ مےٚ سۄ چھِ یِمَن مُتعلِق واریاہ زیادٕ تعلیٖم تھاوان سۄ چھِ یِمَن مُتعلِق زیادٕ نالیجِبٕل تہٕ یِم یِہُنٛد یِہُنٛد اَصٕل ہیٚلٕتھ خٲطرٕ چھَس بہٕ تٔمۍسٕے سۭتۍ کَنٹیکٹ تھَاوان تہٕ یِمَن الگ الگ قٕسمٕکۍ نیوٗٹِرٛشَن واتناوُن یِمَن ٹایمَس پؠٹھ آب دیُن یا الگ الگ قٕسمٕکۍ کھاد چھےٚ آسان تِم ترٛاوٕنۍ تٔمِس نِش چھَس بہٕ اَتھ مُتعلِق زانکٲری واریاہ زیادٕ حٲصِل کَران تہٕ سۄ چھِ مےٚ اَصٕل زانکٲری فراہم کَران تہٕ بہٕ چھَس پَنٕنؠن یِمن کُلؠن ہُنٛد اَصٕل پٲٹھۍ خیال یَژھان تھاوُن تہٕ مےٚ چھُ باسان کہِ تٔمِس ہِش زانکٲری دی نہٕ مےٚ بیٚیہِ کانٛہہ کینٛہہ تِکیاز سۄ تہِ چھےٚ اکھ اکھ سٹوٗڈنٛٹ اکھ شاگِرد تہِ تہٕ سۄ چھےٚ اکھ ٹیٖچر تہِ یۄس یِمن مُتعلِق واریاہ زیادٕ تعلیٖم چھےٚ تھاون یا یَتھ ییٚمِس ییٚمِس یِمن چیٖزن مُتعلِق یِمن چیٖزن پؠٹھ واریاہ زیادٕ ؤسیٖح نظر چھِ تہٕ بہٕ چھَس زیادٕ پَہَم تٔمۍ سٕے نِش اَتھ مُتعلِق زانان تہٕ سۄ چھِ مےٚ واریاہ اَصٕل دوست تہِ یۄس مےٚ یِمَن منٛز یِمَن ہُنٛد خیال تھاونَس منٛز واریاہ مَدَد چھِ کَران